اگر أسۍ کٔشیٖرِ ہِنٛز کَتھ کَرو تہٕ یا کُنہِ تہِ جایہِ ہِنٛز کَتھ کَرو ییٚلہِ تہِ أسۍ زٔمیٖن چھُ گژھان ہیٚنہِ أڑۍ لُکھ زٔمیٖن ہیٚتھ چھُ تِمَن پَتہ چَلان کہِ یُس یہِ زٔمیٖن یٔمۍ اِنسانَس یٔمِس نِش اَسہِ یہِ ہیوٚت یہِ چھُ یی نہٕ اوسمُت تٔمۍ سُنٛد

یہِ چھُ اوسمُت گاسہٕ چَرٲے تہٕ یہِ چھِنہٕ اوسمُت تٔمۍ سٕنٛدِس ناوَس کِہیٖنۍ ٲمۍ چھُ بَنٲومٕتۍ اَتھ اَپزُے کاغذ تہٕ کوٚرُن اَسہِ پَتہٕ چھُ پیٚوان تَتھ خٲطر کیس لَڑُن تِم پونٛسہٕ تہِ چھُ گژھان زایہِ وقت تہِ چھُ گژھان زایہِ تہٕ سُہ زٔمیٖن تہِ چھُنہٕ پَتہٕ اَتھَس کیٚتھ یِوان یُس یُتھ کیس چھِ مےٚ وٕچھمٕتۍ گَرَس منٛز تہِ یا ہمسایَن رِشتہٕ دارَن منٛز یِم اَکثر اَتھ بارَس منٛز وَنان چھُ آسان